ؤنکیٚن چھُ ہر کٲنٛسہِ سماٹ فون اٮ۪ویلیبٕل اتھ منٛز چھِ یِوان واریاہ اٮ۪پہٕ ٹکٹ بُک کرنہٕ خٲطرٕ میک ماے ٹرپ چھِ فون پے چھُ امہِ سۭتۍ چھِ أسۍ کران ٹکٹ بُک امہِ سۭتۍ چھِ أسۍ کران بس بُک کُنہِ جایہِ اگر آسہِ گژھُن امہِ سۭتۍ چھِ أس ہوٹل بُکنٛگ ہٮ۪کان کٔرتھ آل اوٚور انڈیا کُنہِ تہِ جایہِ آسہِ ہوٹل بُک کرُن ہیر یہِ چھِ ہٮ۪کن گرِ بِہِتھ ہوٹل بُک کٔرتھ گرِ بِہِتھ چھِ ہٮ۪کان ٹکٹ کٔرتھ گرِ بِہِتھ چھِ ہٮ۪کان کٔرتھ بس بس بُک سیٖٹ ہٮ۪کان بُک کٔرتھ امہِ سۭتۍ آو اسہِ واریاہ ٹٮ۪کنالوجی دِیُت آسہِ واریاہ فٲیدٕ ٹرانسپوٹیسنس منٛز ہوٹل مطلب کتیٚن چھُ ہوٹل یلہٕ کتیٚن چھُ بند یا امہِ سۭتۍ بچوو اسہِ واریاہ ٹایِم